ہیٚلو اسلام علیکُم وعلیکُم سلام آ اَہَن حظ آ ؤنِو حظ بَناوٕنۍ اَچھا اَچھا کیٛاہ کیٛاہ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک آ أسۍ چھِ نٮ۪کلے یَس منٛز بَناوان یِمَن حظ نٮ۪ک سیٹَن منٛز بَناوان چوکَر سٮ۪ٹ کالَر سیٚٹ لاکیٹ چھِ یِوان بیٚیہِ چھِ یِوان یِم پینٹ سیٚٹ چھِ یِوان تۄہہِ کُس سیٹ چھُو بَناوُن گوٚو لۄکُٹے یَس منٛز یُس یَتھ منٛز چین تہٕ پینٛڈلَم لۄکُٹ چھُ آسان بَنٲوِتھ اَچھا اَچھا پانٛژھ ٲٹھ اَز چھِ اَز چھِ اتھ چھِ زٕ قٕسٕم پونٛڈَن گژھان آ زٕ قٕسٕم چھِ پونٛڈَن گژھان اَکھ چھِ آ آ یُس زیادٕ پَہَم اَصٕل چھُ تَتھ چھِ یہِ دُوَنٛزاہ ساس گژھان اَز ریٹ تہٕ بیٚیِس چھِ گژھان پانٛژتٲج ساسَن آ آ دُوَنزٕہاہن ساسَن ہُنٛد ٹھیٖک چھُ ٹھیٖک چھُ دَہ پونٛڈ اَچھا پینڈنٛٹٕس یُس سیٹ چھُ بَناوُن پینڈلم تَتھ کٮُ۪تھ سُہ چھُ سِگنِٹی بَناوُن کِنہٕ سُہ چھُ یِتھٕے پٲٹھۍ بَناوُن سگنی سِٹیٹَس کوٗتاہ بوٚڈ گوٚژھ وزن کوٗتاہ چھُ تھاوُن ژور گرٛامہٕ پٮ۪ٹھ چھُ سِٹارٹ گژھان ژور گرٛاما پانٛژھ گرٛاما شےٚ گرٛاما کوٗتاہ چھُ تھاوُن اَتھ شےٚ گرٛام سُہ گژھِ لگ بگ لَچھَس رۄپیَن آ آ ٹھیٖک چھُ تۄہہِ کیٛاہ چھُو ناو تُہۍ کَتہِ پٮ۪ٹھ چھُو بہٕ تھاوَے ییٚتِنَس لیکھِتھ اَچھا اَچھا آبدا اَحد آ فون نمبر کیٛاہ چھُو تۄہہِ یِہَے فون نمبر ییٚمہِ پٮ۪ٹھ تُہۍ فون چھُو کران ٹھیٖک چھُ تُہۍ کٔرۍزیٚو کٲم اَتھ لَگن دَہ پَنٛداہ دۄہ دَہہِ پَنٛداہ دۄہ آ دَہہِ پَنٛداہ دۄہ کٔرۍزیٚو تُہۍ بیٚیہِ آ فون تُہۍ کٔرۍزیٚو رِمایِنٛڈ آ ٹھیٖک چھُ یِم آسن یِم چیٖز بَنٲیِتھ ٹھیٖک ٹھیٖک چھُ چلو چلو ٹھیٖک حظ چھُ ٹھیٖک